مےٚ چھُ بوٗٹھ اَکھ ہیوٚتمُت گۄڈنیُک پروڈَکٹ یُس مےٚ اوس گۄڈنیُک پروڈَکٹ اوس مےٚ ہیوٚتمُت لگ بگ زٕ ساس تٕرٛوُہَس منٛز بوٗٹھ یُس مےٚ ساروی کھۄتہٕ بیٚسٹ باسیو یُس مےٚ ساروی کھۄتہٕ اَصۭل باسیو مطلب کہِ کَنؤرجی اوس تَتھ ناو تَتھ بوٗٹَس سُہ روٚٹ لگ بگ لگ بگ درٛاو تَتھ ٹایم ترٛےٚ ؤری مےٚ ترٛےٚ ؤری گٔے مےٚ تَتھ مےٚ نِش بہٕ اوسُس کَن بہٕ اوسُس سُہ ہٮ۪تھٲۍ لاگان کھۄرن وَندَس اوس مےٚ سُہ بَچاوان مطلب تۭر نِش روٗدٕ نِش آبہٕ نِش کھۄرن اوس بَچاوان کھۄر ٲسۍ بَچاوان کہِ تَتھ ہٮ۪کہٕ بہٕ ؤریاہ اگر بہٕ وَنہٕ تَتھ مطلب کینٛہہ راے تَتھ راے وَنہٕ بہٕ مطلب کہِ تیُتھ بوٗٹھ وُچھ نہٕ مےٚ آز تانۍ کٕہٕنۍ تِنہٕ تمِچ سۄ کالٹی تٔمِچ سۄ خصوٗصیت کِتھ پٲٹھۍ ٲس تَتھ سۄ خصوٗصیت کیٛاہ ٲس تَمیُک مَۄچَر کوٗتاہ اوس تمیُک سُہ کوٗتاہ وُشنیر اوس دِوان سُہ کِتھ مطلب تمیُک تَتھ کِتھ پٲٹھۍ ٲسۍ أنٛدرٕ فَر بٔرِتھ پھَمب آے بٔرِتھ سُہ اوس مےٚ وَندَس اوس نہٕ سُہ باسٲنی بہٕ چھُس زَن روٗدَس منٛز زَن باسٲنی اوس نہٕ میٲنۍ کھۄر چھِ مطلب یَتھ بوٗٹَس منٛز یُتھ اوس نَرٕم تہِ بیٚیہِ واریاہ اَصٕل اوس سُہ بوٗٹھ میون مطلب یُس مےٚ فٔسٹ پرٛوڈَکٹ اوس یُس مےٚ اَز تانۍ اوس مےٚ زٕ ساس ژۄدٕہَس منٛز اوٚن مےٚ سُہ تہٕ مطلب کہِ واریاہ اوس مےٚ سُہ پَسنٛد تہِ گوٚو مےٚ سُہ پَتہٕ کیازِ کہِ مےٚ اوس ہایٹہِ تہِ سُہ اوس سُہ اوس نہٕ شاٹ اوس نہٕ کینٛہہ سُہ اوس ہاے سُہ اوس مےٚ سُہ مےٚ واریاہ پَسنٛد اگر مےٚ تَتھ مُطلِق بیٚیہِ کینٛہہ راے دِم بہٕ وَنہٕ اگر مےٚ سُہ مطلب وٕنکٮ۪س تہِ بَنہِ وٕنکٮ۪س تہِ ہٮ۪کہٕ بٔنِتھ مگر اٮ۪ویلیبٕل چھِنہٕ مارکیٹَس منٛز وٕنکٮ۪س کِہیٖنۍ نہٕ سُہ بوٗٹھ بیٚیہِ بیٚیہِ اوس نہٕ سُہ تیوٗتاہ مطلب کاسٹلی تیوٗتاہ کِہیٖنۍ سُہ اوس یِہَے ٲٹھ شیٚتھ نَو شیٚتھ گَژھان اَصۭل بوٗٹھ اوس واریاہ بہتریٖن بوٗٹھ اوس بیٚیہِ اوس سُہ واریاہ محفوٗظ تھاوان میانٮ۪ن کھۄرن اَصۭل بوٗٹھ اوس سُہ